آب چھُ سانہِ صحتہٕ خٲطرٕ واریاہ ضروٗری جسمٲنی توازُن ٹھیٖک تھاونہٕ خٲطرٕ چھُ آب چوٚن ضروٗری ییٚمہِ سۭتۍ سون جسمٲنی آ درجہِ حرارت چھُ برقرار روزان آب چھُ سیُن رننس لگان تہٕ تِکیازِ اگر نہٕ آب آسہِ سیُن تہِ بنہِ نہٕ کینٛہہ اسی لیے آب چھُ ضروٗری پرؠتھ کُنہِ چیٖزٕ خٲطرٕ کُلؠن خٲطرٕ چھُ آب ضروٗری ییٚمہِ سۭتۍ ہسا پھل تہٕ بیٚیہِ پھوٗل چھِ وۄپدان بیٚیہِ چھُ آب آبہٕ سۭتۍ سیُن چھلنہٕ یِوان صاف کرنہٕ یِوان آب چھُ لگان سرٛان کَرنَس یا پَلَو چھ آسن چھَلٕنۍ تتھ تہِ چھُ لگان بیٚیہِ تِم مُختلف چیٖزن منٛز یِوان استعمال کرنہٕ ٲخرس پؠٹھ چھُ آب روزمرا زندگی منٛز واریاہ ضروٗری بیٚیہِ تھٲیِو آب تہٕ اوٚنٛد پوٚکھ صاف ییٚمہِ سۭتۍ نہٕ بیٚیِس تہٕ اَسہِ عِذا واتہِ کینٛہہ شُکریہ